وعلیکُم اسلام شُکُر شُکُر رۅبَس کُن تُہۍ چھُو ٹھیٖک تُہۍ کَتہِ پٮ۪ٹھ چھُو آ تۄہہِ چھُو پٮ۪وان اَکہِ ؤرۍیہِ یاد پَتہٕ چھُو گژھان مٔشتھٕے تَنے تَنے ژور رٮ۪تھ گٔے سٲنۍ کٲمٕے ہے چھِ زمیٖن کیٛازِ بنہِ نہٕ تۄہہِ تۄہہِ کَمہِ خٲطرٕ چھُو ضروٗرت مطلب یہِ چھِ مکان کر کیٛاہ ووٚل اَچھا توہہِ چھُو مَکان خٲطرٕ سُہ آ زٔمیٖن ہے بَنہِ زٔمیٖن چھُ اَکھ کَنالہٕ پانٛژھ مَلرِ کٲژاہ ملرٕ چھِ زٔمیٖن تَتھ چھُ پُلاٹ چھُ واریاہ اَصٕل سُہ سُہ گژھیٚو تقریٖباً پنٛژہٲٹھ لَچھ کنال وۅنۍ چھُ یا پَنُن تہِ خرچاوُن تُہۍ ٲسِو نا ونان أسۍ وُچھو گۅڈٕ اَسہِ گَوٚژھ بَدل کُنہِ جایہِ بَنُن تہٕ تیلہِ خرچاوٕ بہٕ اَچھا وُنکٮ۪س رایِٹ ژٕ ژھُنکھ یہِ کٕنۍتھٕے یہِ چھا روڈَس پٮ۪ٹھے اَدٕ دِمہوس نظر کیٚنٛہہ چھُ نہٕ پَرواے کوٗتاہ چھُ زٕ کنال چھا

سرکٲرۍ زٔمیٖن چھُسا بیٚیہِ کیٚنٛہہ سۭتۍ اَدٕ دِمہو کتھ جایہِ چھُ یہِ ہے یہِ ما چھُ بانٛڈی پورہ اَدٕ کیٚنٛہہ چھُ نہٕ دِمہوس نظر کیٚنٛہہ چھُ نہٕ سُہ وچھہوس تٔتی کیٛاہ حساباہ یِیَس کیٛاہ ریٹ سُہ ہیٚکو لوکیشنَس پٮ۪ٹھ گٔژھتھ ہُو یہِ وُچھنہٕ کیٛاہ چھُ پَتہٕ ما روٗد سُہ کار ما روٗد پَتہٕ اَز چھُنہٕ زٔمیٖنَس تِژھ ڈِمانٛڈَا کیٚنٛہہ اَمہِ برٛونٛٹھ اوس تُہۍ ٲسِو پانہٕ تہِ وُچھان اَز چھِنہٕ ہٮ۪وان کٕنان کٕہٕنۍ خاص یَتھ گوٚو فِلحال یتھ ؤرۍیَس منٛز یی یَتھ چھُنہٕ زٔمیٖنَس کانٛہہ ڈیمانٛڈے ژَتجی پنٛژہ یِتُے لَوِِ بیٚیہِ کیٛاہ تَمہِ ساتہٕ ٲس نا ریٹ سۅے یہِ چھُ وُنکٮ۪نَس رۄپیہِ دَہ تھاونہِ بنٛد سُہ ما یہِ چھُ ہیٚوان یہِ ما چھُ تُلُن تہٕ دیُن بیٚیس اتنٮ۪س کٲنٛسہِ اَتھ لَگہِ ٹایم تہِ کَڈنَس یِم چھِ رۄپیہِ دَہ بنٛد تھاونہِ یہِ چھو تۄہہِ سُہ چھِو تۄہہِ توتہِ کَرٕنۍ نہَ تتھ تَتھ منٛز گژھٮ۪و نہٕ کیٚنٛہہ اَگر تُہۍ مگر سۅ شیٚتٲجی ہَن منٛز یِیَو برابری تہٕ أسۍ ہیٚکو کٔرِتھ تَتھ منٛز اَدٕ سا اَدٕ سا بِہِو رۄبَس حوال